ہیٚلو اَسَلامُ عَلَیکُم تُہۍ چھُو حظ آصِف صٲب ہے اَسہِ نَنیٚو وُنۍ تۄہہِ چھُو ہوٹل ایف اے سِٹی پارک کُپواراہَس منٛز ہَے اَسہِ اوس یہِ روٗم ضروٗرت اَسہِ اوس روٗم ضروٗرت گیٚسٹ خٲطرٕ ٹوٗرِسٹَن خٲطرٕ ٹوٗرِسٹَن خٲطرٕ اوس اَسہِ روٗم ضروٗرت

اَسہِ چھِ زٕ ترٛےٚ روٗم ضروٗرت تہٕ لَگ بگ أکِس ہَفتَس کَھنٛڈس

اَسہِ کیٛاہ با چھُ اَز گوٚو زٕتُووُہ ڈیٹ یِہَے ژۄوُہ پؠٹھ ہیٚکہِ نہَ حظ بٔنِتھ لَگ بَگ ترٛےٚ روٗم یِم چھِ شیٚے نَفَر تہٕ بیٚیہٕ چھُس بہٕ گایِڈ سٟتۍ یہِ چھِ فیملِی نہَ مےٚ چھُنہٕ یِمَن سٟتۍ روزُن کیٚنٛہہ تہٕ بہٕ آسہٕ پَتہٕ گَرے ترٛےٚ روٗم ترٛےٚ روٗم یہِ کوتاہ چھُ کۅپوارِ پیٚٹھ دوٗر اَچھا ٹھیٖک یہِ ؤنۍتَو مےٚ اَتھ کیٛاہ گَژھِ ریٹ ٹھیٖک ٹوٗرِسٹ سٟتۍ اَتھ اَتھ کوتاہ ریٹ گَژھِ کِراے کٲثاہ گَژھِ اَتھ آ وِینٹٕلیشَن چھُوٕ حظ اَصٕل ٹھیٖک چھُ

ٹھیٖک گوٚو تِم درٛاے یہِ لَنٛچ کَرَن تِم اورے تہٕ بیٚہںَے کَرنَے تِم أتی ٹھیٖک چھُ اَچھا ٹھیٖک ژٕ ؤنۍزِیٚس وین گژھِ تیٚلہِ

اَدٕ میٛون کٔمِشَن کوتاہ بَیٚؠس اَتھ میٛون کٔمِشَن

ٹھیٖک چھُ ٹھیٖک لایِٹہِ ہُنٛد پرٛابلِم ما گَژھِ اَتہِ ٹھیٖک چھُ چلو ٹھیٖک گوٚو